سٲنِس شپینس منٛز چھِ واریاہ قۄدرٔتی وَسٲیِل یِتھ پٲٹھۍ زَن مطلب سٲنۍ یہِ سٲنۍ یِم نالہٕ چھِ اَتھ منٛز چھِ سیٚکھ نیران تِم چھِ لگان جاے بَناونَس کَمپٕلیٚکٕس بَناونَس اِنٛڈسٹری بَناونَس باجِر چھِ سۄ تہِ چھِ گژھان تٔتھۍ منٛز سۄ تہِ چھِ گژھان تٔتھۍ منٛز استعمال واریاہ واریاہ واریاہ چیٖز چھِ سٲنِس یَتھ سٲ سٲنِس یَتھ ہۄتھ أنٛدرِ أنٛدرِمِس ماحولَس منٛز کَنہِ چھِ تِم تہِ چھِ لگان یِم واریاہ بٔڑ بٔڑ چیٖز بَناونَس سٲنۍ یِم کُلۍ چھ یِم یِم تہِ چھِ لگان واریاہ چیٖز بَناونَس واریہ واریاہ چیٖز چھِ سٲنِس ماحولَس منٛز یِم یِم گاڈٕ چھِ تِم چھِ ہُہ تِم تہِ چھِ یِوان بِزنٮ۪سس منٛز ہُہ اِستعمال کَرنہٕ بیٚیہِ چھِ یہِ لٔکٕر یہِ تہِ چھِ یِوان واریاہ یہِ تہِ چھِ یِوان واریاہ ہُہ اِستعمال کرنہٕ اَتھ پٮ۪ٹھ چھُ یِوان پیپر بَناونہٕ اَتھ پٮ۪ٹھ چھُ یِوان مکان بَناونہٕ اَتھ پٮ۪ٹھ چھِ یِوان بٔڑۍ بٔڑۍ بِلڈنٛگ بَناونہٕ واریاہ چھِ اَتھ پٮ۪ٹھ یِوان بَناونہٕ واریاہ ہُم چھِ واریاہ ہُم چھِ نیچُرل رِسورسٕز چھِ اسہِ واریاہ چھِ فاریٚسٹ چھِ جنٛگل چھِ بیٚیہِ کیاہ چھِ بیٚیہِ چھِ واریاہ چھِ ہر کانٛہہ چیٖز چھُ اَسہِ ہُہ قۄدرٔتی قۄدرٔتی وَسٲیِل چھُ ہر کانٛہہ قۄدرٔتی وسٲیل چھِ اَسہِ أنٛدۍ أنٛدۍ گاڈٕ چھِ بیٚیہِ کیاہ گاڈٕ چھِ باغ چھِ یِم ٹوٗرِسٹ پٕلیسز چھِ چھِ واریاہ نیچُرَل رِسورسٕز چھِ یِم چھِ واریاہ اَصٕل آسان یِم چھِ اَگر یِم تَگن یِم اِستعمال کَرٕنۍ یِم چھِ واریاہ ہُہ یہِ چھِ صحت منٛد یِم چھِ یِم واریاہ ہہ فٲیدایک چھِ یِم اَسہِ پٮ۪ٹھ اَگر اَسہِ تَگہِ یہِ اِستعمال کَرُن اکھ قۄدرٔتی ہُہ قۄدرٔتی ؤسیٖل چھُ یہِ سُہ گوٚو ییٚتہِ کۄلگامہِ سُہ گوٚو کۄلگامہِ واٹر فال أہر بل وَٹر فال سُہ چھُ قۄدرٔتی تَتھ پٮ۪ٹھ چھِ تتھ پٮ۪ٹھ تہِ چھِ یِوان ہُہ بِجلی بَناونہٕ وا وا آبَس پٮ۪ٹھ آ آ آبس آبَس پٮ۪ٹھ تہِ چھِ اَسہِ پۄنٛسہٕ یِوان ملنہٕ یِمن کُلٮ۪ن پٮ۪ٹھ تہِ چھِ اَسہِ سیُن مِلنہٕ کَنٮ۪ن پٮ۪ٹھ تہِ چھِ یِوان اَسہِ پۄنٛسہٕ یِوان ملنہٕ یِمن بازر پٮ۪ٹھ تہِ چھِ اَسہِ پونٛسہٕ یِوان مِلنہٕ آبَس پٮ۪ٹھ کٕمۍ کٕمۍ واریاہ چی واریاہَن چیٖزَن پٮ۪ٹھ چھِ اَسہِ یِمن پۄنٛسہٕ ملان فارسٹر پٮ۪ٹھ چھِ یِمن پۄنٛسہٕ مِلنہٕ یِمن ٹوٗرِسٹن پِلیسن پٮ۪ٹھ چھِ یِمن ہُم پۄنٛسہٕ یِوان مِیلنہٕ یِم زَن یِم ہُہ موٹینٕز بال چھِ تِمن تِمن سۭتۍ تہِ چھِ اِسہِ یِوان پۄنٛسہٕ مِلنہٕ مَینِگ تہِ ہٮ۪کو أسۍ مینِگ تہِ ہٮ۪کو أسۍ یِمن سۭتۍ کٔرِتھ یِمن منٛز چھُ واریاہ بالن منٛز چھُ سوٚن نیران یِمن چھُ واریاہ کول نیران چھُ یِمن لٔکرن لٔکرِ سۭتۍ چھِ أسۍ ہر کانٛہہ چیٖز بَناوان یِم ٹیبٕل چھِ بَناوان بینٛچ چھِ بَناوان پیپر چھِ بَناوان ہر کانٛہہ چیٖز چھِ بَناوان أسۍ یِمن پٮ۪ٹھ بیٚیہِ کیاہ وار واریاہ یِم ہُم نیچرَل رِسورسٕز چھِ أسۍ آبَس پٮ۪ٹھ چھِ أسۍ بَجلی ہٮ۪کان بَنٲیِتھ آبس پٮ۪ٹھ چھِ أسۍ ہر کانٛہہ کٲم یہِ چھِ أسۍ مطلب آبس پٮ۪ٹھ یہِ چھِ اسہِ ہر کانٛہہ کٲم ؤنٛکیٚس آبس پٮ۪ٹھ ہٮ۪کو أسۍ واریاہ چیٖز ہُم چیٖز بَنٲیِتھ یَتھ پٮ۪ٹھ زَن پاور ہٮ۪کو بَنٲوِتھ واریاہ واریاہ ہٮ۪کو بَنٲوِتھ یمن یَتھ ٹوٗرِسٹ پِلیسن پٮ۪ٹھ چھُ أزِچ یہِ اکھ نیچُرَل رِسورسٕز